یِمن ڈاکٹرن نٔرسن تہٕ یا کانٛہہ تہِ یُس میڈکَلس سۭتۍ وابسطٕ چھُ یِمن تہِ چھِ واریاہ مُشکِلات پیوان تُلٕنۍ خاص کر یِم ڈاکٹر حضرات چھِ یِہنٛدِ اَگر أسۍ وٕچھو ییٚلہِ یِم بِچٲرۍ ڈیوٹی چھِ آسان دِوان تہٕ یِمن چھِ آسان واریاہ زیادٕ بیٖڈ چھِ آسان تِکیازِ لُکن ہٕنٛز یۄس تھوڑا اِکتِصٲدی پَسمانگی چھِ یِم چھِ زیادٕ کران پَتہٕ گوٚرمیٚنٛٹ ہسپَتلَن کُنُے سَکھر تہٕ لِہازا کٔرِتھ اَتہِ چھِ جمبلِنگ آسان واریاہ زیادٕ تہٕ أکِس ڈاکٹرس چھُ ؤرٕک لوڈ واریاہ زیادٕ اکھ گژھِ ہا یِمن بچارین تھوڑا ؤرٕک لوڈ آسُن کم پہن تہٕ بیٚیہِ تہِ ییٚلہِ وٕچھو نایٹ ڈیوٹی دوران تہِ چھِ تُم پیشنٛٹ اَکثر یِمن نِش گژھان یم زن تَمہِ ساتہٕ وٕچھِنۍ لایق چھِ آسان کیٚنٛہہ تِم چھِ محظ یہِ بیٖڈ باڑ کَم کرنہٕ خٲطرٕ یعنے بیٖڈ باڑ ییٚلہِ تُم وٕچھان چھِ تُم چھِ اَتھیٚس ہٮ۪کن نہٕ تُم دۄہلہِ ہُہ کٔرِتھ کیٚنٛہہ یا تُم چھِ آسان پَنٕنۍ کامہِ سۭتۍ آوٕرۍ پَتہٕ چھِ دِوان کالجن ہسپَتالَس کُن چکرا پَتہٕ چھِ وٕچھان اَتہِ چھُ نایٹ ڈیوٹی منٛز اکھ ڈاکٹر بِہتھ أسۍ ہاوو أمسٕے وۄنۍ پان تہٕ آسان یِہٕے اینجایمنٹ کرنہٕ خٲطرٕ آمٕتۍ یا چکرَس آمٕتۍ اَپٲری ہاوان پَتہٕ ڈاکٹرس تہِ پان گوٚو یِمن تہِ گژھ آسٕنۍ یہِ عقل یم تہِ گٔژھ ہینۍ دٮ۪ماغس کٲم ونٛکیٚس کٕمن کٕمن پیشنٛٹن کٕمن پیشنٛٹن باپَتھ چھُ وٕنکیٚس یہِ ڈاکٹر اومُت وٕنٛکیٚن تایِنات کرنہٕ یِتھٕے کٲٹھۍ چھِ یِم نٔرسہٕ چھِ آسان یِمن تہِ چھُ آسان جان ؤرٕک لوڈ تہٕ یِمن چھُ آسان مَگر بِچارین تَنخاہ تھوڑا کَم پہن یِمن گوٚژ آسُن جان تنخاہ ہن تہٕ ییٚمہِ حِسابہٕ یِم کٲم چھِ کران تَمہِ حِساب گوژ یِمن تَنخاہ تہِ جان آسُن تہٕ بیٚیہِ گوژ خاص کر یِم گٔژھ نہٕ نایِٹ ڈیوٹی یِن دِنہٕ کیٚنٛہہ تِکیازِ یِمن تہِ چھُ پَنُن گرٕ آسان تَمہِ خٲطرٕ گژھِ یم اَگر یِم میل نٔرسہٕ چھِ آسان تِمنٕے گٔژھ نایٹ ڈیوٹی یِنۍ تھاونہٕ تہٕ باقٕے اَگر أسۍ وٕچھو وۄنۍ یِہُنٛد یُس یہِ انفراسٹرکچر چھُ یِم اَمہِ سۭتۍ ہسا چھُ گژھان ڈاکٹر اکھ چھُ کران کوٗشش ہمیشہٕ میون یہِ پیٚشنٛٹ گوٚژھ بہٕ گوٚسُس أمِس اَصٕل پٲٹھۍ ٹریٖٹمیٚنٛٹ کَرُن یہِ گوژھ کیٚاہ یہِ گوژھ یہِ گوژھ جلدی گژھُن ٹھیٖک مَگر کیٚنٛہہ ڈاکٹر چھِ یِم زَن آسان چھِ بِزنِس کران یِمن نہٕ شعوٗر چھُ آسان تَمہِ آیُک کیٚنٛہہ یِمن یِم رۄپین چھِ آسان پَتہٕ لٔگمٕتۍ تِم چھِ کوٗشِش کران أکِس پیشنٛٹس نِش صرف یِہٕے رۄپیہِ کھیٖچنٕچ تِمن چھُ نہٕ یہِ آسان کِہیٖنٛۍ تہِ پیٚشنٛٹ گژھِ یا ٹھیٖک نہ گژھہِ یا تِمن چھُ پَنٕنٮ۪ن رۄپین سۭتۍ غرٕز آسان تہٕ لِہازا کٔرِتھ یِمن ڈاکٹرن پَزِ کاوسٕلِنٛگ کَرٕنۍ یِمن گٔژھ یُن احساس دِنہٕ تۄہہِ کَمہِ خٲطرٕ چھُو گورمیٚنٛٹن تایِنات کٔرمٕتۍ تۄہہِ ہسا چھُو یِمن گٔژھ ایٚجوکیٚشن یِنۍ دِنہٕ یہِ نہ ہسا چھُ یہِ ہسا چھُ اکھ تُہۍ گٔژھوٕ ہٮ۪لٕپ فُل بَنٕنۍ تُہۍ گٔژھوٕ أمِس پیشنٹ سُنٛد درد ہٮ۪کٕنۍ سمجِتھ یہِ کَتہِ چھ یِم پونٛسہٕ اَنان یہِ چھُ اَنان بِچور نچور بیٚچھ بیٚچھ یِم پونٛسہٕ تہٕ لگان چھُ پَنٕنِس صحتَس مَگر تُہۍ چھِو اَتھ مزاق بَناوَان تُہۍ چھُو اَمیُک پروا کیے بغیر چھُو تُہۍ اَتھ کیٚاہ کرن فان کران أمۍ سٕنٛدِس اَتھ کَمایہِ لِہازا کٔرِتھ یِمن تہِ پَزِ اَمیُک خیال تھاوُن یِمن گژھِ ایٚجوٗکیٚٹ کَرٕنۍ کیٚنٛہہ یِم سِپیشل پٔرسَنز آسن اَتھ خٲطرٕ یِمن ہُہ تِم گژھن یِمن ایٚجوٗکیٚٹ کرٕنۍ ٹایمہٕ پٮ۪ٹھ ٹایمہٕ تہٕ لِہازا کٔرِتھ یِم تہِ دِہن یِتھ کُن دیان یِم کَرِٕہن أکِس پیٚشَنٛٹس اَصٕل پٲٹھۍ ٹریٖٹ یِمن تہِ بڑِ ہا شعوٗر تہٕ تہٕ یہِ ہٮ۪لٕتھ سیٚکٹر بَنہِ ہا اَصٕل